پَنٛداہ اگست نَیِنٹیٖن فوٹی سیٚونَس مَنٛز گوٚو ہِندوستان آزاد ژور جوٗن زٕ ساس ژورَس مَنٛز گوٚو کَشمیٖرَس مَنٛز واریاہ زیادٕ بوٚڑ بُنیٚول یمہ سۭتۍ کشمیٖرَس گوٚو واریاہ زیادٕ نۄقصان ژۄداہ سیٚپٹمبَر زٕ ساس ژۄدہَس مَنٛز آو کٔشیٖر فلَڈ پانٛژھ جُلاے زٕ ساس ترٛےٚ ہَس مَنٛز چھِ مےٚ برتھ ڈے ژۄداہ اَگستَس مَنٛز گوٚو پاکستان آزاد